اَسلام علیکُم أسۍ ہٮ۪کَو یِتھۍ پٲٹھۍ کٔرِتھ اَگر اَسہِ اَنٛداز آسہِ اَسہِ چھُ کُنہِ جایہِ گژھُن کیٚنٛہہ پٕلان آسہِ أسۍ تھاوو گۄڈَے پَنٛنٮ۪ن کُلٮ۪ن اَصٕل پٲٹھۍ ییٚمِچ تہِ تِمَن ضٔروٗرت آسہِ سُہ تھاوو تِمَن أسۍ کٔرِتھ مَثلاً تِمَن آسہِ آبٕچ ضٔروٗرت أسۍ ہٮ۪کو آب تِمَن دِتھ تھٲوِتھ تِمَن آسہِ کھادِ ہِنٛز ضٔروٗرت أسۍ ہٮ۪کو کھاد ترٛٲوِتھ تِمَن آسہِ مطلب دَوا کرنٕچ ضٔروٗرت أسۍ ہٮ۪کو دوا کٔرِتھ تھٲوِتھ یا اَگر مطلب تِمَن ڈیلی کیرٕچ ضٔروٗرت آسہِ گَرَس منٛز چھِ باقٕے فیملی مٮ۪مبَر یا چھِ آسان مالی گَرَس منٛز کانٛہہ تہٕ سُہ ہیٚکہِ اَصٕل پٲٹھۍ تِمَن ٹیک کِیَر کٔرِتھ تَتھ وَقتَس منٛز ییٚمہِ ساتہٕ نہٕ أسۍ گرِ آسو موجوٗد کیٚنٛہہ